گاندَربَلَس منٛز چھِ واریاہ زیادٕ اَصٕل ہٮ۪لٕتھ کِیَر فیسَلٹیٖز اَہا ییٚتہِ چھِ واریاہ زیادٕ ییٚتہِ چھِ واریاہ زیادٕ اَصٕل ہاسپِٹَل ڈِسٹِرٛک ہاسپِٹَل چھِ ییٚتہِ ساروی کھۄتہٕ واریاہ اَصٕل تَتہِ چھِ واریاہ اَصٕل یِم ڈاکٹٲرٕز فٔرنیٖچَر تہِ چھُ تَتہِ اَصٕل بیٚیہِ چھِ گاندَربَلَس منٛز واریاہ پرٛایویٹ کِلنِک لایِک آپتھو آپتھو کِلنِکس چھِ ڈٮ۪نٹَل کِلنِکس چھِ بیٚیہِ چھِ سٲری کِلنِک واریاہ اٮ۪فٲٹیبٕل ہرکانٛہہ ہیٚکہِ اٮ۪فٲٹ کٔرِتھ تور گژھُن ہرکُنہِ جایہِ چھِ مِنِمَم پونٛسہٕ ہٮ۪وان زیا زیادٕ پونٛسہِ چھِنہٕ کُنی جاے ہٮ۪وان ہر اَکھ شخص ہیٚکہِ اٮ۪فٲٹ کٔرِتھ کو یِتھُے کووِڈ پٮ۪نڈیمِک اوس تِمَن دۄہَن ٲس واریاہ زیادٕ پِرٛکاشنٕز بیٚیہِ ٲس ہَرکٲنٛسہِ اَصٕل علاج واتان اَصٕل ڈاکٹر ٲسۍ ہَر اَصٕل ڈاکٹر ٲسۍ ییٚتہِ چھِ بیٚیہِ چھِ ییٚتہِ واریاہ اَصٕل دَوا دَوا دِوان ہوسپٹَلَس منٛز چھِ واریاہ نٔرسہٕ وٕرکٲرٕز تم چھِ سٲری واریاہ زیادٕ اَصٕل تم چھِ ہٮ۪لٕپ کَران ہر أکۍ سٕںٛز چاہے غریٖب آسہِ یا امیٖر آسہِ ہرکٲنٛسہِ ہِنٛز ہٮ۪لٕپ چھِ تِم کَران ہوسپِٹَلَس منٛز چھِ مگر بیٚیہِ کینٛہہ بٮ۪ڈ ضٔروٗرت تَتہِ چھِ تھوڑا مُشکل یِوان